یِم پرٛٲنۍ فون ٲسۍ تِمَن ٲسۍ نہٕ تِم ٲسۍ نہٕ تِتھ پٲٹھۍ مطلب تِمَن ٲس نہٕ تِژھ فَنٛگشَن کِہیٖنۍ تِم ٲسۍ نہٕ تِتھ پٲٹھۍ تِم ٲسۍ بَٹنہٕ وٲلۍ تِمَن اوس نہٕ یوٗٹیوٗب تہِ نَے نہٕ چَلان کِہیٖنۍ فیسبُک تہِ اوس نہٕ تِمَن چَلان اِنَسٹا اِنَسٹاگرٛام تہِ اوس نہٕ تِمَن چَلان کِہیٖنۍ وَٹسیپ تہِ اوس نہٕ تِمَن چَلان کِہیٖنۍ ٹیلیٖگرٛیم تہِ اوس نہٕ چَلان کِہیٖنۍ مطلب تِمَن ٲس نہٕ کانٛہہ ایپٕے چَلان یِم اَز یہِ بَڑٮ۪ن فونَن منٛز چھِ چَلان سُہ اوس نہٕ تِمَن چَلان کِہیٖنۍ کیٛازِ مےٚ دوٚپ یوٗٹیوٗب چھُ اَز چھِ سورُے کینٛہہ یوٗٹیوٗبَس پٮ۪ٹھ اَویلیبٕل کٕلاسٕز آسَن پَرٕنۍ یا کانٛہہ رٮ۪سِپی آسہِ بَناوٕنۍ کینٛہہ تہِ مطلب پرٛٮ۪تھ کینٛہہ چیٖز یوٗٹیوٗبَس پٮ۪ٹھ اَویلیبٕل سُہ اوس نہٕ تَتھ کِہیٖنۍ چَلان وَٹسَپ چھُ مطلب وَٹسَپَس پٮ۪ٹھ چھِ أسۍ مٮ۪سیج کَران سُہ تہِ اوس نہٕ اَسہِ تَتھ پٮ۪ٹھ کِہیٖنۍ سُہ اوس نہٕ تَتھ پٮ۪ٹھ چَلان کِہیٖنۍ تَتھ اوس مطلب بَٹنَن بَٹنَن پٮ۪ٹھ پٮ۪وان مٮ۪سیج کَرٕنۍ یَتھ واریاہ ٹایم اوس لَگان بیٚیہِ ویٖڈیو کال چھِ اَز وَٹسیپ تھرٛوٗ کَران سُہ تہِ اوس نہٕ تَتھ کِہیٖنۍ گژھان ویٖڈیو کال تہِ ٲس نہٕ تَتھ پٮ۪ٹھ کِہیٖنۍ گژھان مطلب ویٖڈیو کالہِ پٮ۪ٹھ چھِ أسۍ ہٮ۪کان مطلب اگر أسۍ أکی جاے آسو أسۍ ہٮ۪کو بیٛاکھ جاے تہٕ وٕچھِتھ تور گژھنہٕ وَرٲیی سُہ فنٛگشَن اوس نہٕ تَتھ کِہیٖنۍ بیٚیہِ مطلب نٮ۪ٹؤک کَنٮ۪کشَن یُس اوس سُہ اوس واریاہ ویٖک آسان تَتھ اوس نہٕ ٹوٹَل اَز چھِ فایِو جی نٮ۪ٹؤک مطلب تَمہِ دۄہ اوس نہٕ ٹوٗ جی تہِ نَے نہٕ چَلان کِہیٖنۍ نٮ۪ٹؤک ژھانٛڈنہٕ خٲطرٕ اوس اَسہِ پٮ۪وان مطلب تھوٚد کھَژُن مطلب تھوڑا ہایٹہِ پٮ۪ٹھَن کھژُن یا بۄن کُن وَسُن مطلب یہِ اوس پٮ۪وان ٹاوَر ژھانڈٕنۍ اَز چھِ ییٚتس بیٚہمو تَتیٚس چھِ ٹاوَر یِوان فایِو جی چھِ چَلان اَز نٮ۪ٹ بیٚیہِ یا بیٚیہِ یُس اَز سِم چھِ لَگان مطلب اِیَرٹَلَس یا جِیواَس رِچارٕج چھِ پٮ۪وان ترٛاوُن یوٗتاہ اَز چھِ پٮ۪وان رِچارٕج ترٛاوُن مطلب یہِ ڈِس اٮ۪ڈوَٮ۪نٛٹیج چھِ کینٛہہ رِچارٕج چھِ پٮ۪وان واریاہ ترٛاوُن مطلب یَتھ تہِ چھِ پٮ۪وان کالِنٛگ خٲطرٕ الگ ترٛاوٕنۍ رِچارٕج اگر نٮ۪ٹ آسہِ چَلاوُن ڈاٹا پیک چھُ پٮ۪وان الگ ترٛاوُن لۄکٹِس فونَس اوس نہٕ کینٛہہ تہِ کِہیٖنۍ تَتھ ٲسۍ پٮ۪وان مطلب واریاہ کَم رِچارٕج ترٛاوُن کیٛازِ تَتھ پٮ۪ٹھ ٲس کالٕے یٲژ گژھان یَتھ پٮ۪ٹھ چھُ یَتھ پٮ۪ٹھ چھُ واریاہ کینٛہہ چَلان تہٕ اِسلیے چھِ مطلب تھوڑا تَتھ ڈِس اٮ۪ڈوٮ۪نٛٹیج تہِ چھِ اٮ۪ڈوٮ۪نٛٹیج تہِ چھِ